اَلسلامُ علیكم ورحمتہ اللہِ وبرکاتہٗ اُمید چھیٚم کہِ تُہۍ ٲسِو سٲری ٹھیٖک پٲٹھۍ گھرٕ بار آسہِ ٹھیٖک ہَر کانٛہہ آسہِ ٹھیٖک حظ آز چھُو تۄہہِ زانُن کہِ گۄڈنیٛک ایٚکسپیٖرینٕس کیٛاہ اصٕل ایٚکسپیٖرینٕس کیٛاہ سا روٗز اسہِ گۄڈنِکِس چیٖزَس سُہ تہِ ییٚژھہٕ بہٕ تۄہہِ سۭتۍ شیر کرُن سُہ ہسا روٗز بَڑٕ اصٕل مےٚ ہَسا اَنے کُنوُہ شٮ۪تھ اَرٕنَمتھس منٛز ہسا اَنے مےٚ سکوٗٹر بَجاجُک سکوٗٹر ہسا اَنے مےٚ کَم آرام ہسا کوٚر نہٕ مےٚ تَمہِ سکوٗٹر پٮ۪ٹھ تٔمۍ سٕکوٗٹرَن کوٗتاہ فٲیدٕ واتنوو مےٚ بہٕ ہسا ہیٚکہٕ نہٕ تِہ ؤنتھٕے مطلب تِتھۍ ہی چھِنہٕ مےٚ الفاظٕے ییٚمہِ سۭتۍ بہٕ سُہ ایٚکٕسپرٛیٚس کرٕ مےٚ اوس کُن تہِ آسان گژھُن بہٕ ہسا اوسُس اَتھ سکوٗٹرس لَتھ دِوان أسۍ ٲسۍ گِنٛدنہِ گژھان بہٕ ہسا اوسُس أتھۍ سکوٗٹرس پٮ۪ٹھ گژھان اَکھ اوسُس بہٕ برٛونٛہہ کٔنۍ زنٛگَن تَل اَتھ سامان بھران بیٚیہِ اوسَکھ پٔتۍ کِنۍ بیٚیہِ زٕ پٕلیر تُلان تہٕ بیٚیہِ ٲسۍ أسۍ پٔتۍ کِنۍ بیٛاکھ سامان بیگ تھاوان یُس پٔتۍ کِنۍ آسان شہر اوس مےٚ آسان گژھُن آسان مال اَننہِ بہٕ ہسا اوسُس أتھۍ سکوٗٹرس برٛونٛہہ کٔنۍ بھران دُکانَس خٲطرٕ مال بالکل ٹھیلَن منٛز بھٔرِتھ تہٕ مےٚ ہسا اوس واریاہ فٲیدٕ یِوان یا زٔمیٖنَس اوس پٮ۪ٹھ ہسا اوس مےٚ آسان نظرِ گَژھُن بہٕ اوسُس پتہٕ اَتھ سکوٗٹرَس لَتھ دِوان تہٕ یہِ ہسا اوس واو واتان یَپٲرۍ اوس یہِ تیٖل تہِ کَم کھیٚوان تہٕ واریاہ زیادٕ اصٕل فٲیدٕ آو اسہِ کُنہِ ساتہٕ کٲنٛسہِ رِشتہٕ دارس نِش اوس آسان گژھُن خۄدا نہ خۄاستہ کُنہِ جایہِ اوس کانٛہہ گُزران یا خوشی ٲس آسان کُنہِ جایہِ غَم خوشی بہٕ ہسا اوسُس اور یہِ نِوان تہٕ بہٕ ہسا اوسُس اَتہِ پوٚنٛسہٕ زینان تہٕ یہِ ہسا روٗد مےٚ اَمیٛک زَبردست ایٚکٕسپیٖرینٕس اَمہِ چیٖزُک بہٕ ہسا چھُس واریاہ زیادٕ خۄش واریاہ زیادٕ خۄش چھُس بہٕ اَتھ چیٖزَس سۭتۍ تہٕ بہٕ چھُس ہر کٲنٛسہِ کَران سَجیٚسٹ ییٚلہِ تہِ کانٛہہ چیٖز گژھہِ اَنُن سُہ گژھہِ اَنُن فٔرسٹہٕ ہینٛڈ سیٚکنٛڈ ہینٛڈ گژھہِ نہٕ اَنُن کِہیٖنۍ کیٛازِ فٔرسٹہٕ ہینٛڈَس چھُِ نَیرسٕے سۭتۍ پٲنٛژھ شےٚ ؤری نیران اَتھ چھُنہٕ خرچہٕ تہِ یِوان کِہیٖنۍ وآخُر دعوانا الحمدُ اللہِ رۄب العالمیٖن آمیٖن